ہٮ۪لو اَسلامُ علیکُم

وعلیکُم سلام نِدا چھُوٕ آ بہٕ چھَس مارِیہ چھَس بہٕ کیٚنہہ چھِنہٕ تۄہہِ چھُو پَے مطلب یہِ کٔمۍ سۭتۍ چھِ کران میادَس پین وین ییٚلہِ أسۍ اَصٕل اَصٕل غذا آ ییٚلہِ أسۍ اَصٕل اَصٕل غذا کھٮ۪مو نا تیٚلہِ تٔمی سۭتۍ گژھِ یہِ میادٕ ٹھیٖک ٹھیٖک چھِ حظ یہِ أسۍ چھِنہٕ حظ جَنٛک فُڈ کھیٚوان مطلب چھِ کھیٚوان کُرکُری چھِ کھیٚوان چاکلیٹٕس چھِ کھیٚوان اَمہِ سۭتۍ چھِ سون میادٕ ڈمیج گژھان سون میادٕ گژھان خراب کیٛاہ چھِ گژھان خراب پَتہٕ چھِنہٕ پتہٕ چھِنہٕ اَسہِ یہِ میادَس پٮ۪ٹھٕ چھِنہٕ اَسہِ پتہٕ بَتہٕ وَتہٕ کھیٚوان یہِ چھِنہٕ پتہٕ رٹان پتہٕ چھِ اَسہِ میادٕ ژۄکان چھِ حظ ٹھیٖک تہٕ پتہٕ چھِ اَسہِ گژھان کٲم اَسہِ چھِ باسان پتہٕ پَنٛنہِ جایہِ مطلب اَسہِ گوٚو میادَس خرٲبی اَمہِ سۭتۍ چھِنہٕ ہٮ۪کان نہ مطلب بہٕ اٮ۪نَرجی مِلِتھ باڈی منٛز نہ ہٮ۪کان کیٚنہہ مِلِتھ تٔمی سۭتۍ چھِ اَسہِ ویٖکنٮ۪س باسان واریاہ زیادٕ واریاہ زیادٕ پرابلِم گژھان ییٚلہِ أسۍ سُہ جَنک فُڈٕس اٮ۪وایڈ کَرَو نا تیٚلہِ تٔمی سۭتۍ گژھِ مطلب اَسہِ یہِ مطلب یہِ پَنُن صحت اَصٕل مطلب اَسی پَزِ کھیوٚن اَسہِ پَزِ کیلہٕ کھینہِ ژھوٗنٹھۍ چھِ دَچھ چھِ دٲن چھِ مطلب سیُنٕے سیُنٕے مطلب زیادٕ تیٖل نہٕ کھیوٚن زیادٕ مَرژٕوانٛگُن نہٕ کھیوٚن کیٚنہہ مطلب درمِیانَس منٛز چھِ کھیوٚن یہِ نہ اَسہِ مطلب میادَس آزار واتہِ کِہیٖنۍ تٔمی سۭتۍ چھِ گژھان اَسہِ یہِ پرابلِم تۄہہِ پَزیو مطلب چھِنہٕ حظ مطلب بَتہٕ چھِ کھیوان أسۍ چھِنہٕ تَکڑٕ سان کھیوان آنچار وانچار کٔریُو بَنٛد مطلب ژیوٚٹ ویوٚٹ کٔریُو بَنٛد ٹماٹَر چھِ کھیوٚن مطلب لِٹٕل بِٹٕس سُتہِ چھِ مگر بَند کَرُن ٹھیٖک چھا یوٚت کال میادٕ ٹھیٖک گژھِ سِمپُل ہاکھ واکھ کھیوٚن چھِنہٕ یِم چیٖز کھیٚوان أسۍ تِمَے چیٖز کھیوٚن جنٛک فُڈٕز چھِ اٮ۪وایِڈ کَرُن سورٕے تِکیٛازِکہِ أمی سۭتۍ گژھِ خرٲبی أمۍ سۭتۍ چھِ زیادٕ تَر گژھان یوٗٹرَسَس پرابلِم بیٚیہِ چھِ أمی سۭتۍ یِوان اَسہِ ویٖکنٮ۪س ٹھیٖک چھِ حظ تٔمی بیٚیہِ باقٕے چھُو ٹھیٖک ییٚلہِ أسۍ مطلب ییٚلہِ اَہَن حظ اَصٕل پٲٹھۍ ییٚلہِ أسۍ أسۍ یِمہٕ یِم کَرو نا غذا ؤذا بَنٛد تہٕ یِمَو جَنک فُڈٕز وَنٛک فُڈٕ تیٚلے بَچہِ سون میادٕ تیٚلے بَچہِ مطلب باقٕے یِم آزار چھِ اَسہِ أندٕرۍ کِنۍ تِم بَچَن تمی بیٚیہِ گژھِ سون بیٚیہِ گژھِ یِم سون یہِ صحت چھِنہٕ یہِ گژھِ واریاہ ٹھیٖک ییٚلہِ أسۍ مطلب یِمہٕ لگاتار کھیمَو اَسہِ گژھِ میادٕ تہِ ڈٮ۪میج اَسہِ یی نہٕ مطلب اٮ۪نَرجی تہِ کِہیٖنۍ نہٕ أسۍ چھِ کھیٚوان ہوٚکھٕ پھل یِم چھِنہٕ کِہیٖنۍ نہٕ اَسہِ یہِ چھِ مطلب سَڑان پتہٕ میادَس پٮ۪ٹھ ٹھیٖک چھِ حظ یِم چھِنہٕ اٮ۪نَرجی وٮ۪نَرجی دِوان کِہیٖنۍ تٔمی سۭتۍ چھِ گژھان اَتھ پرابلِم ٹھیٖک چھِ حظ بیٚیہِ باقٕے چھُو ٹھیٖک بہٕ کَرَو کٲم اَصٕل بہٕ کَرو پَنٛنہِ کِل کِلنِکُک یہِ مطلب لوکیشَن سٮ۪نٛڈ تُہۍ ییٖزیو مطلب مےٚ کِلنِکَس پٮ۪ٹھ تۄہہِ وَنَو بہٕ تَتہِ تُہۍ کیٛاہ کھیٚیُو تۄہہِ تۄہہِ کِتھ پٲٹھۍ پَزیٚو مطلب اَتھ ڈایِٹ وایِٹ کھیوٚن تۄہہِ کِتھ پٲٹھۍ گژھیو میادٕ وادٕ ٹھیٖک ٹھیٖک چھا حظ بہٕ کَرَو تۄہہِ لوکیشَن سٮ۪نٛڈ تہٕ تُہۍ کٔرۍزیٚو کٲم تُہۍ ؤنۍزیٚو أمِس ٹھیٖک چھِ حظ اَدٕ کیٛاہ بیٚیہِ باقٕے چھُو ٹھیٖک اَدٕ کیٛاہ اسلامُ علیکُم